وَعلیکُم اسلام آ تُہۍ ہیٚکِو بوٗزِتھ تُہۍ ؤنِو مےٚ تُہۍ کَم نِوٕز چنل پٮ۪ٹھ چھِو کَتھ کَران ٹھیٖک آ موسمس چھِ آز دۄہس روزِ روٗدِکۍ اِمکام یَتھ ژۄوُہن گنٛٹن روزِ روٗد آ مٲدٲنی علاقن منٛز روزِ روٗد مگر یِم پہٲڑی علاقہٕ چھِ تِمن منٛز چھِ شیٖن پٮ۪نٕکۍ وارِیاہ اِمکان یہِ چھِ ڈسٹرک وایز ہٮ۪کہٕ بہٕ ؤنِتھ کہِ مطلب کَتھ ڈسٹرکس چھُ وٕنکٮ۪نس یوٗتاہ یِتھ کٲٹھۍ زن وٕچھان چھِ أسۍ اننت ناگ ڈسٹرکس منٛز چھِ دۄہس آز روٗد شا شامن ما ہیٚکہِ لاگِتھ شیٖن پٮ۪نٕکۍ اِمکام چھِ شامن بیٚیہِ راتس رہی بات شہرِ کشمیٖر سرینَگر تَتھ چھِ دوٚر دۄہس مگر راتس کیُتھ لاگہِ تَتھ تَتہِ روٗد باقٕے کُپوارا بارہمولہ ڈسٹرِک بیٚیہِ نارٕتھ کشمیٖرتَتھ منٛز چھِ شیٖن پٮ۪نٕکۍ وارِیاہ اِمکان تَتھ منٛز ہیٚکہِ اَکھ زٕ اِنٛچٕز یہِ شیٖن پٮ۪تھ مٲدٲنی علاقن منٛز چھِ لُکن یہِ یِوان ونٛنہٕ کہٕ مطلب تِم تھاین پانس سۭتۍ چھاتہٕ کیٛاہ زِ کہِ روٗد ہیٚکہِ کُنہِ تہِ ساتن مطلب روٗد چھِ آز دۄہس چھِ روٗد موسمُک یہِ چھُ کہِ روٗد پییہِ آز دۄہس باقٕے یِم پٔہٲڑی علاقن منٛز چھِ روزان تِمن خٲطرٕ چھِ تِم بہٕ چھَس مَسیج تِمن دِوان کہِ تٕم تھاین پنٕنۍ کھٮ۪ن چَنُک سامان تھاین تٕم أنِتھ کیٛاہ کہِ مےٚ چھُ بسان کہِ وَتھ تہِ گَژھِ وَتھ تہِ ما ہیٚکہِ بنٛد روٗزِتھ دۄن ترٛین دُہن باقی پتہٕ دویہِ ترٛیہِ دۄیہِ ترٛیہِ دویہِ باد ژۄوُہ پِنٛژٕ پٮ۪ٹھ چھِ اَصٕل پٲٹھۍ آز تاپھ تاپھ آسہِ اَصٕل پٲٹھۍ ژۄوُہ پٕنٛژٕ پٮ۪ٹھٕ چھِ تاتھ اَسہِ اَصٕل موسمس موسم گَژھِ بہتر اِنشااللہ ژۄوُہ پٕنٛژٕ پٮ۪ٹھ شہرِ شہیرِ کشمیٖر سرینگرس منٛز گَژھِ پگہٕے ٹھیٖک باقٕے یِمن منٛز شیٖن پٮ۪نٕکۍ اِمکان چھَس بہٕ وَنان یِمن ڈِسٹرکن منٛز کُوپوارا باراہمولہ شوپین تہٕ بیٚیہِ اننت ناگ اَتھ منٛز روزِ دون ترٛین دۄہن روزِ حالا یِتھے کٔتھ گڈبڈٕے اوٚبُرٕے روزِ ترٛیہِ دویہِ باد چھِ موسمس بہتری گژھنٕچ وارِیاہ اِمکان چَلو اَسلامَ علیکُم